اگر مےٚ بایکہِ پٮ۪ٹھ آسہِ کُنہِ زیٹھِس سفرس پٮ۪ٹھ نیرُن بہٕ وُچھ گۄڈنٮ۪تھ کہِ یُس ژےٚ میٲنۍ بایِک چھُ امِکۍ اوزار چھےٚ ٹھیٖک اَمِچ بیٚہنٕچ جاے چھےٚ ٹھیٖک مطلب یُس یہِ بایِک چھُ یہِ گژھِ آسٕنۍ مطلب اَصٕل کَمفٲٹیبٕل تاکہِ مطلب نۄقصان واتنہِ کِہیٖنۍ کیازکہِ زیوٹھ سَفر چھُ مطلب کُنہِ ساتہٕ ہیٚکہِ سَڑک ٲسِتھ خراب تہِ تہٕ کُنہِ ساتہٕ ہیٚکہِ سَڑک ٲسِتھ ٹھیٖک تہِ تہٕ بایِک گٔژھۍ اِژھ آسٕنۍ کہِ یِم مطلب سُہ گژھِ اَصٕل پٲٹھۍ ہیٚکٕنۍ یہِ پٔکِتھ تِم سَڑکی کِنۍ تہٕ بیٚیہِ وٕچھو أسۍ کہِ پَلو وَلو پانَس یا بوٗٹھ ووٗٹھ وغیرہ تِم تہِ گَژھَن آسٕنۍ ٹھیٖک پٲٹھۍ لَگٲوِتھ تہٕ بیٚیہِ گۄڈنٮ۪تھٕے بیٚیہِ نِمو أسۍ پانَس سۭتۍ میپ وَغیرہ سۭتۍ ییٚمہِ سۭتۍ أسۍ پَنٕنۍ لوکیشَن ہیٚکو ٹریس کٔرِتھ کہِ مطلب یَتھ جایہِ مےٚ گَژھُن چھُ بہٕ سۄ ٹھیٖک وَتہِ کِنۍ پَکان کِنہٕ نہ آ أمۍ برونٛٹھ چھُ ہٮ۪کو أسۍ یہِ تہِ کٔرِتھ کینٛہہ مطلب أسۍ ہٮ۪کو واریاہ زیادٕ پرٛٮ۪کٹِس کٔرِتھ بایکہِ پٮ۪ٹھ مطلب زیوٗٹھ ژیوٚٹھ سَفر کٔڑِتھ تاکہِ مطلب اَسہِ گژھِ سُہ عادت ہیوٗ زیوٗٹھ سَفر کَڑنُک تہٕ بیٚیہِ نِمو أسۍ مطلب کھٮ۪ن چٮ۪ن چیٖز سۭتۍ اَصٕل پٲٹھۍ تاکہِ مطلب اَسہِ روزو نہٕ فاقے کِہینۍ یا سٲنۍ یُس اٮ۪نَرجی چھِ سُہ گَژھِ نہٕ کَم کِہیٖنۍ گَژھٕنۍ تہٕ بیٚیہِ نِمو أسۍ تریش وغیرہ سۭتۍ تاکہِ أسۍ رو روزو نہٕ مطلب أسۍ روزو اَصٕل پٲٹھۍ تہٕ أمۍ چیٖز چھِ تھاوٕنۍ مَدِ نظر ییٚمہِ برونٛٹھ کہِ أسۍ کَرو پَنُن سَفر سٔٹاٹ تہٕ ییٚلہِ اَسہِ أمۍ چیٖز آسَن سٲری پانَس سۭتۍ تہٕ بیٚیہِ تھٔکو یہِ تہِ کہِ معلوٗم وَغیرہ کہِ مطلب یُتھ مےٚ گَژھُن چھُ میٲنۍ یُس ڈیسٹِنیشَن چھُ تہٕ سُہ تَتھ کوٗتاہ ٹایم چھُ لَگان تَتھ کُس روٗٹ چھُ کَپٲرۍ چھِ گژھُن ایٹسٹرا سورُے کینٛہہ تھاوو أسۍ مَدے نظر